سٲنِس گاندربَل ڈِسٹرکس سۭتۍ سۭتۍ پوٗرٕ مطلب سانہِ ویلی یا ہٮ۪کو أسۍ ؤنِتھ جموں کَشمیٖرس منٛز چھِ کیٚنٛہہ چیلینجِز یا کیٚنٛہہ آپرچوٗنِٹیٖز یِم ایلڈرلی پیٖپلن یہِ آسان زِ آز بوزان کانہہ گاندربَلٕچ کَتھ ییٚتہِ چھُ بَسان کیٚنہہ فیملیٖز یِم پَنٕنین بَچن سوزان چھِ ڈِسٹرک سری نگر یا جموں پَرنہِ یا پَتہٕ چھُ تِمن کیٚنٛہہ جاب کرنہٕ خٲطرٕ تِہنزٕ فیملی یِم تِہندۍ ایلڈرلی پیٖپٔل گرِ روزان چھِ تِمن چھُ پَتہٕ یٖتِس کالَس تِم پانہٕ ہٮ۪کن اورٕ یورٕ موٗمینٹ ووٗمینٹ کٔرِتھ تِتِس کالَس تِمن کیٚنٛہہ ہیلٕتھ اِشوٗ آسہِ بٮ۪مار گژھن یا کانہہ چیٖز گژھن تیٖتِس کالَس چھِ نہٕ تِم پانہٕ ہٮ۪کان گٔژِتھ تہٕ ہٮ۪کان چھُ علاج پانَس کَرنٲوِتھ پَتہٕ ییٚلہِ تِم زیادٕ اولڈ ایج منٛز گژھن اولڈ ایج منٛز چھِ نہٕ پَتہٕ مطلب تِم ہٮ۪کان پانہٕ گٔژھِتھ کِہیٖنۍ یا ییٚتہِ چھِ نہٕ تیٖتیاہ مطلب تِم ہیلتھ کِیر سینٹرٕز چھِ نہٕ نَزدیٖک ییٚتہِ مطلب موحلن منٛز آسان کیٚنہہ یا نزدیٖک چھُنہٕ زیادٕ کیٚنہہ یہِ چھُ پیوان ٹاونَس منٛز گژھُن ییٚمہِ خٲطرٕ تِمن سَپوٹٕچ ضرورتھ چھِ سُہ تِمن چھُ آسان مونٔٹری مطلب یِم تہِ آسان ضروٗرتھ یا تِمن چھِ مین پاورٕچ ضوٚرتھ تہِ آسان اس لیے چھُ نہٕ تِمن چٮ۪ک اَپ ویک اَپ گژھان کِہیٖنۍ یا کَم کیٚنٛہہ مطلب پیرینٹس چھِ آسان تِم یا پیرینٹس کیاہ تِمن یا یِم اولڈ ایج پٔرسَنز چھِ آسان تِم تِمن چھُنہٕ پَنُن بَچہٕ آسان کِہینۍ نہٕ ییٖتِس کالَس تِم پانہٕ چھِ مطلب ٹھیٖک آسان تیٖتِس کالَس چھِ ہٮ۪کان تِم کٲم تہِ کٔرِتھ پانَس خٲطرٕ کَمٲوِتھ وَمٲوِتھ تہِ تہٕ پَتہٕ ییٚلہِ تِم اولڈ ایج کُن گژھان چھِ تِمن چھُنہٕ بِچارین پَتہٕ مطلب یہِ ہیلتھ ہیلتھ رِلیٹِڈ مَسلہٕ یِمن تِم آسان چھِ بیمارن مطلب تِم دۄیو مطلب بٲنژَو منٛز آسہِ کانہہ بیمار دٔیُم پَنُن بٲژٕ چھُنہٕ ہٮ۪کان تٔمِس نِتھ ہوسپِٹل کِہینۍ نہٕ نہ چھِ تِیٖتیاہ ییٚتہِ یِم موحلا کِلِنِکٕس یِمن منٛز یِم پانٕے گژھان یِمن گوٚھ مطلب اکھ مطلب سۄ سِکیٖما آسٕنۍ یِمن گوٚھ یہِ مطلب ہیلتھ چیک اَپٔس گٔژھ مطلب یِم گژھٕنۍ رِگوٗلرلی گٔژھِ مطلب یِمن چیک اَپ کرٕنۍ یِتھۍ پٲٹھۍ مطلب بَچن خٲطرٕ ٲسۍ پولیو ڈرپٔس مطلب خٲطرٕ چھُ گرٕ گرٕ مطلب سُہ گژھان تِتھٕے پٲٹھۍ گوٚھ یِمن تہِ سُہ علاج خٲطرٕ گژھُن مطلب گٔژھِ یہِ علاج کرنہٕ خٲطرٕ گٔژھ اَتھ اکھ ٹِیم اکھ ٹیٖم یہِ نہٕ کیٚنٛہہ تَشکیٖل دِنہٕ یِم ڈِسٹرک ہسپِٹلس تِم تِم ٹیٖمٕز مطلب کرن تِم آسان کران پَتہٕ ہَفتَس منٛز اکھ وِزِٹ مطلب ہر کُنہِ وِلیجَس مطلب ایز پَر کیلینڈر آسان تِم بَناوان پَتہٕ آسن تِم موحلَن منٛز پھیران کران یِمن اولڈ ایَج یِم پٔرسَنز یِمن گٔژھ اکھ ریجِسٹرشن اکھ گَژھٕنۍ پَتہٕ گژھِ یِمن مطلب سُہ ہیلتھ چیک اَپٔس گَژھٕنۍ مطلب ہَفتَس منٛز اکہِ لَٹہِ یا پَندہن دۄہن منٛز اَکہِ لَٹہِ یُتھ یِمن سٲری یِمن یِم مَسلہٕ یِہندۍ حل گژھان بیٚیہِ چھُ یِمن مطلب گوٚرمینٹَن چھُ یِمن خٲطرٕ کیٚنٛہہ یِمن نہٕ بَچہٕ وَچہٕ آسان پَنٕنۍ کِہینۍ یا بَچو آسان تِم مطلب ترٲومٕتۍ تِمن خٲطرٕ چھِ گورمینٹَن تِم اولڈ ایج ہومٕز مطلب کٔرمٕتۍ اِنٹرڈوٗس تہٕ یتھ منٛز اَسہِ تہِ ڈِسٹرک گاندربَلَس منٛز تہِ مےٚ باسان میانہِ یِمے نولیج چھِ آسان أکِس دۄن جاین چھِ تٔمۍ بَناوان أکِس جایہِ چھُ مےٚ باسان بَنومُت تہِ کَمپٕلیٹ گوٚومُت تہِ تہٕ بیٚیہِ کِس جایہِ ہن چھِ پاٹنر شِپ کران تَتہِ چھُ ؤنکینس اولڑ ایج ہوم بَنان تہٕ یُس مطلب یہِ نَنہِ تِمن خٲطرٕ مَگر سُہ چھُنہٕ مےٚ باسان اکھ مطلب پٔرمِنٹ مطلب سولوٗشنا چھُنہٕ اَتھ کیٚنہہ سُہ یہِ گوٚژ گژھُن مطلب ہَر کٲنسہِ یہِ چھُ کانہہ گژھان مطلب اولڈ ایج ہومَس منٛز کٲنسہِ چھِ پَننۍ بَچہٕ آسان تِم چھِ یَژھان تِم اولڈ ایج ہومَس منٛز تراوٕنۍ کیٚنہہ مَگر تِمن واریاہ اَصٕل گٔیو اَگر یِمن رِگوٗلرلی تِم چیک اَپٔس ویکاَپٔس آسن گژھان